سٲری سِنۍ چھِ باسان سہل رَنٕنۍ سٲری سِنۍ چھِ باسان سَہَل رنٕنۍ مگر میانہِ حِساب چھِ باسان سِنٮ۪و منز چھِ یَکھٕنۍ باسان سکھ پَہنؠتھ رَنٕنۍ تَتھ چھُ آسان گۄڈٕ دۄد کارُن تھوُن زیورُن پتہٕ زاو پتہٕ چھُ آسان سُہ دۄد کارُن پتہٕ آسان چھوپناوُن آسان نٔر چھِ تھکان گیسس پؠٹھ یا ہیٖٹرس پؠٹھ کرو یکھٕنۍ تیار تتھ چھُ لگان ٹایِم پتہٕ گوٚو مازس دِنۍ پاک لیدٕر ویدٕر چھےٚ نہٕ پؠوان تَتھ کینٛہہ ترٛاوٕنۍ تَتھ چھُ پؠوَان سوبوٗتُے بٔدیان ترٛاوُن پَتہٕ چھُ پؠوَان سُہ رَس کَڑُن پَتہٕ پؠوَان دۄدَس منٛز ترٛاوُن تہٕ پؠوان چھُ سۄ یکھٕنۍ کَرٕنۍ تیار تٔتۍ سِنۍ چھِ باسان توتہِ سہل یکھٕنی چھِ باسان میانہِ حِساب اَتھ منٛز سخ پَہنتھ